سٲنِس پُلوٲمِس منٛز ہسا چھِ واریاہ تِم چیرِٹیبٕل ٹرٛسٹٕس یِم ہَسا چھِ لُکَن مَدَتھ کَران یا کُنہِ تہِ کٔمنِٹی چھِ یِم مَدَتھ کَران گۄڈٕنٮ۪تھٕے ہَسا چھےٚ ہُہ جے اینٛڈ کے یتیٖم ٹرٛسٹ سُہ ہَسا چھِ واریاہ یِم ییٚتہِ یِم خانہٕ چھِ اَتہِ پُلوٲم ڈِسٹرکَس منٛز سُہ ہَسا چھِ یِمَن کَران واریاہ مَدتھ بیٚیہِ ہَسا چھُ ییٚکیٛاہ فلایِم ٹرٛسٹ چھِ آسان یِم ہَسا چھِ یِم سکوٗلَن وکوٗلَن اَصٕل پٲٹھۍ مدَتھ کَران اَمہِ سۭتۍ ہَسا چھِ یِمَن اَصٕل پونٛسہٕ وونٛسہٕ یِوان یِم ہَسا چھِ اَصٕل پٲٹھۍ اَمہِ سۭتۍ ترقی کَران یِم سکوٗل وکوٗل بیٚیہِ ہَسا یِم یِمَن یتیٖم خانہٕ یِم ہَسا چھِ بَنان اَصٕل